سٕپیشَل ٹیلٮ۪نٛٹ یا سِکِل

یِمَن مُتعلِق چھِ اَسہِ کَتھ کَرٕنۍ بیٚیہِ یِم کِتھ کَنۍ گَژھن ڈؠولَپ بہٕ وَنہٕ تۄہہِ گۄڈٕ پَنٕنۍ کَتھ کَرٕ بہٕ اَگر بہٕ وٕچھِ مَطلب مےٚ منٛز کیٛاہ چھُ گۄڈٕنؠتھ چھُ ہَر کُنہِ اِنسانَس شاید مےٚ منٛز چھا کانٛہہ ٹیلٮ۪نٛٹ کِنہٕ نہ مَگر ٹیلٮ۪نٛٹ روٚستُے چھُنہٕ کانٛہہ تہِ اِنسان آسان وۄنۍ گوٚو ٹیلٮ۪نٛٹ کِتھ کَنۍ چھُ بَنان یہِ چھُ اَکھ مَطلب سِکِل کِتھ کَنۍ چھُ ڈؠولَپ گَژھان سِکِل چھُ ہَر کٲنٛسہِ منٛز آسان یوٚتام تہِ مَگر تٔمِس پَے چھےٚ لَگان تیٖتِس کالَس ہیٚکہِ نہٕ سُہ ڈؠولَپ گٔژھِتھ کینٛہہ بہٕ وَنو تۄہہِ مےٚ چھِ ٹؠکنِکل سِکِلٕز یعنی کہِ اَگر لؠپٹاپ آسہِ تُہُنٛد تَتھ منٛز آسہِ کینٛہہ خرٲبی وَرٲبی بہٕ ہؠکَے تہٕ سُہ بہٕ ہٮ۪کو تۄہہِ سُہ ٹھیٖک کٔرِتھ یا تَتھ منٛز ہاڈ وِیَر وایِز کُہ یہِ کانٛہہ اِشوٗ آسہِ یا سافٹ وِیَر وایز کانٛہہ اِشوٗ آسہِ بہٕ ہؠکہٕ سُہ ٹھیٖک کٔرِتھ یہِ سِکِل کِتھ کَنۍ گوٚو مےٚ منٛز ڈؠولَپ ییٚلہِ مےٚ پَنٕنۍ ڈِگری کَمپٕلیٖٹ کٔر اَمہِ پَتہٕ تَتھ ڈِگری منٛز تہِ ٲسٕس بہٕ پَران ٹؠکنِکَل ٹؠکنِکل رِلیٹٕڈ پٔر مےٚ واریاہ زیادٕ اِنفا مَطلب اِنفارمیشَن ٲس تَتھ منٛز مِلان جانٛکٲری ٲس مِلان ٹؠکنِکَل اِنفارمیشَن ٲس مِلان گۄڈٕ کۆر مےٚ ڈِپلوما اَمہِ پَتہٕ کٔر مےٚ ڈِگری تہٕ مےٚ ٲس دۄنؤنی منٛز ٹؠکنِکَل اِنفارمیشَن ییٚلہِ مےٚ گین کٔر تَمہِ پَتہٕ ووت تھوڑا ٹایم گوٚو تہٕ بہٕ لٔجِس گۄڈٕنؠتھٕے ٲسٕس بہٕ ایز اَ لؠکچِرَر کٔر مےٚ کٲم تَتؠن تِہ ٲسٕس بہٕ ٹؠکنِکَل فیٖلڈَس منٛزٕے تہٕ تَتؠن تہِ گٔے ٹؠکنِکَل سِکِلٕز ڈؠولَپ ییٚلہِ مےٚ باقٕیَن لوگ پَرناوُن یہِ یُس زَن مےٚ پانہٕ ٲسٕس وٕچھان نالیج ٲسٕم گین کٔرمٕژ یا کانٛہہ چیٖز ٲس نہٕ پَے سُہ ٲسٕس سٲچ کَران تاکہِ بَچَن کُن دِم بہٕ رایِٹ اِنفامیشَن صحیح جانکٲری تہٕ تَتؠن ٲس مےٚ ٹؠکنِکَل سِکِلٕز گَژھان ڈؠولَپ کیٛازِکہِ تِمَن ٲسٕس بہٕ پرٛؠکٹِکٔلی لیبَن منٛز سُہ کَرناوان پَتہٕ سُہ تہِ اوس آسان سِسٹَمَس رِلیٹِڈٕے تَمہِ پَتہٕ فٔردَر کٔر مےٚ پَتہٕ یُس مےٚ پَتہٕ فٔردَر نوکری کٔر سۄ تہِ ٲس ٹؠکنِکَل فیٖلڈَس رِلیٹِڈٕے پوٗرٕ سُہ ٹؠکنِکَل اِنجیٖنِیَرِنٛگ تَتھ منٛز کیٛاہ اوس تَتھ منٛز اَگر کٲنٛسہِ لٮ۪پٹاپ اوس خراب گَژھان ڈؠسک ٹاپ اوس خراب گَژھان پِرٛنٛٹَر اوس سٕکینَر اوس کانٛہہ تہِ چیٖز اوس خَراب گَژھان یِہ ٲسٕس بہٕ ٹھیٖک دِوان کٔرِتھ اَگر وۄنۍ زَن وۄنۍ وَنو بہٕ تۄہہِ یہِ کہِ اَگر زَن کانٛہہ پاٹ اوس آسان یِہ اوس اَتھ منٛز خَراب آسان یہِ لَگہِ ہہ نہٕ یِتھ کٔنۍ پَے کینٛہہ یہِ گوٚو بنٛد لٮ۪پٹاپ ڈیسک ٹاپ گوٚو بنٛد یہِ چھَنہٕ لَگان اَتی پَے کینٛہہ کہِ یہِ کُس پاٹ چھُ یُس خَراب چھُ ییٚمۍ ذٔریہِ یہِ بنٛد گوٚو لٮ۪پٹاپَس ڈیسکٹاپَس یِمَن سِسٹَمَن منٛز چھِ آسان واریاہ ڈِفٹہٕ ڈِفرَنٛٹ پاٹ آسان مُختلف پاٹ آسان مُختلف پاٹ آسان اَتھ منٛز لٲگِتھ وۄنۍ کَتہِ چھےٚ پَے پٔٹِکیوٗلَر کُس پاٹ گوٚو أمِس کیٛازِکہِ یہِ گوٚو مےٚ یہِ سِکِل کِتھ کَنۍ گوٚو مےٚ گرٛو یہِ گوٚو مےٚ ڈے بَے ڈے مَطلب یہِ اوس نہٕ گۄڈٕنٕکۍ دۄہ ٲس نہٕ مےٚ پَے کینٛہہ کہِ یَتھ منٛز آسہِ یہِ پٔٹِکیوٗلَر پاٹ خَراب نَہ یہِ سِکِل آو مےٚ ییٚلہِ مےٚ اَتھ سۭتۍ کوٚر اَمِچ نالیج کٔر گین چاہے نؠٹہٕ تھرٛوٗ چاہے ٹرٛینِنگَو تھرٛوٗ یا چاہے کورسَو تھرٛوٗ تہٕ یا ڈِگری کے مَطلب یُس تَتھ منٛز اِنفامیشَن مِلے تہٕ وار وار وار وار گوٚو یہِ ڈؠولَپ اَمہِ پَتہٕ آو اَکھ وَقت یہِ یَتؠن مےٚ پانَے چھےٚ مَطلب بہٕ چھَس ہٮ۪کان یہِ پوٗ سَمجِتھ کہِ مَطلب یِتھ کَنۍ اَکھ پیشنٛٹ اَکھ ڈاکٹَر چھُ أکِس بؠمار سُنٛد ہٮ۪کان سَمجِتھ اَگر ٲمِس یِم سِمٹَمٕز چھُ تہٕ أمِس کیٛاہ دٔلیٖل ہیٚکہِ ٲسِتھ یِتھَے کنی چھَس بہٕ اَتھ فیٖلڈَس منٛز اَتھ لٮ۪پٹاپَس ڈیسکٹاپُک ہٮ۪کان سَمجِتھ اَگر أمِس یہِ پرٛابلِم اَگر یَتھ ڈیسکٹاپَس منٛز یہِ پرٛابلِم چھےٚ أمِس کیٛاہ ہیٚکہِ یہِ ٲسِتھ یہِ کیٛاہ چیٖز ہیٚکہِ ٲسِتھ یہِ چھَس بہٕ سورُے ہٮ۪کان سَمجِتھ اَمہِ پَتہٕ چھَس بہٕ اَتھ ہٮ۪کان اَکہِ حِساب ہٮ۪کو ؤنِتھ علاج کٔرِتھ تَمہِ پَتہٕ اَگر أمِس اِشوٗ آسہِ اَگر وۄنۍ ہاڈ وِیَر اِشٗو آسہِ کانٛہہ پاٹ آسہِ بہٕ چھَس أمِس وَنان یہِ پٔٹِکیوٗلَر پاٹ چھُ یَتھ خَراب یا سُہ چھُ اَتھ رِپلیس کَرُن تہٕ یِتھَے کَنۍ چھَس بہٕ یہِ فٔردَر پَتہٕ کَرناوان